اَگَر حظ مےٚ چانس مِلیٚو ٹرٛیٚوٕل کَرنُک مُختٕلِف کَنٹری یَن منٛز یوٚت حظ بہٕ یَژھُن گَژھٕ سۄ کنٹرٛی حظ چھ رَشِیا تِکیازِ مےٚ چھِ دِلی خٲہِش کِہ بہٕ گَژھٕ رَشِیا تِکیازِ مےٚ چھ بوٗزمُت واریاہ رَشِیا چھِ واریاہ اَصٕل کنٹرٛی تَتِہ چھِ صاف صفٲیی واریاہ اَصٕل بہٕ چھُس دَپان مےٚ کَر میلِہ چانَس بہٕ گَژھ رَشِیا یِہ حظ چھ مےٚ دِلی خٲہِش تور گَژھنٕچ تَتہِ حظ چھِ واریاہ صاف صفٲیی تَتہِ چھِ بیٚیہِ کٕلایمیٹ تہِ آسان مطلب یَتھ وَنان چھِ تَتہِ چھِ ماحول تہِ صاف تَتہِ چھِ انٛگریز تہِ رٕتۍ آسان خلَق تَتہِ چھِ واریاہ فرٮ۪نٛڈلی خلَق تَتہِ حظ چھِ بیٚیہِ شیٖن تہِ پٮ۪وان تَتہِ چھُ شیٖن تہِ پٮ۪وان اَمہِ حِسابہٕ چھُس بہٕ وَنان بہٕ گَژھٕ تور ٹرٛیٚوٕل کَرنِہ مےٚ گَژھِ چانس مِلُن اَگَر مےٚ چانٕس مِلیو تور گَژھٕ بہٕ ضروٗری